ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَہَن حظ ٹھیٖک پٲٹھۍ ہیٚلو ہیٚلو ہیٚلو آ أسۍ حظ چھِ مدثَت مَدثَتٕن یِم پیرٹ چھِو حظ آ تہٕ بہٕ چھَس تُہٕنٛز حظ سکوٗل ٹیٖچَر تہٕ مےٚ ٲسۍ یہِ تۄہہِ سۭتۍ کٲم اَکھ مَشوَرٕ کَرُن تۄہہِ سُہ چھُ تھوڑا سُہ چھُ تھوڑا أکِس سَبجَکٹَس حظ ویٖک آ تُہۍ سَمکھِ زِ مےٚ پگاہ سکوٗل پگاہ سَمکھِ زِ مےٚ تُہۍ دَہ بَجے تہٕ بہٕ وَنہو سُہ کَتھ سَبجَکٹَس چھُ ویٖک تٔمِس چھُ تَتھ ٹیٛوٗشَن کَرنٕچ ضروٗرت حظ آ تُہۍ ییٖزیٚو مےٚ فیس ٹُو فیس بہٕ وَنہو تٔمِس کَتھ کَتھ چھِ ویٖکنٮ۪س تہٕ سۄ کٔرۍ ہوٗس دوٗر اگر مےٚ نِش تہِ سوٗزہوٗن اَکھ گَنٹہٕ علاوَے پَہَم کَرٕس بہٕ الگ پٲٹھۍ ٹیٛوٗشَن تہِ چھُنہٕ کانٛہہ تہِ یہِ ٹٮ۪نشَن البتہ تٔمِس چھِ تھوڑا کٕلاسَس منٛز تہِ تِم نٮ۪نٛدرٕ وِٮ۪نٛدرٕ ہِش کھَسان تٔمِس ییٖزیٚو پگاہ تُہۍ سَمکھِ زیٚو مےٚ بہٕ وَنہو تٔمِس کیٛاہ ویٖک پوایِنٛٹ چھِ تِم کٔرِو تٔمِس دوٗر بیٚیہِ کٔرۍزِہوس گَرِ دیان اَصٕل پٲٹھۍ آ سُہ چھُ تھوڑا لۄکٹُے یے چھُ تہٕ تٔمِس دیٖزیٚو دیان اَصٕل پٲٹھۍ گَرِ حظ آ سُہ چھُ مےٚ میتھ سَبجَکٹہٕ یُس چھُ نا تٔمِس باقٕے چھِ تۄتہِ تٔمِس ٹھیٖک میتھَس منٛز چھِ تھوڑا تٔمِس ویٖکنٮ۪س حظ اَدٕ اگر أتۍتھٕے آسہِ مَحَلسٕے منٛز کانٛہہ اَصٕل پَہم ٹیٖچَر تہٕ تیٚلہِ سُہ سۅ سۅ ٲسِن تھوڑا سُہ سَمجاوان بیٚیہِ تُہٕنٛدِس سُہ ییٚمِس مٲلِس تہِ وَنُن أمِس دِیُن دھیان اَصٕل پرنَس منٛز تھوڑا چھُ سُہ ویٖکٕے گژھان یَتھ سیشنَس منٛز گوٚو سُہ تھوڑا ویٖکٕے پَہم حظ اَچھا ٹھیٖک آ تَوَے پیٚیہِ مےٚ کال حظ حظ کَرٕنۍ تۄہہِ آ آ ٹھیٖک ٹھیٖک چھُ تۄہہِ چلو ٹھیٖک چھُ مےٚ سَمکھِزیٚو صُبحن سکوٗلٕے حظ دَہ بَجے اَچھا چلو اَچھا چلو اسلام علیکُم